پانٛژن سٹیٹن ہنُد ناو چھُ یِتھ کٔنۍ گۄڈنِکس نمبرس پیٹھ چھُ مہارشتراہ دوٚیِمس نمبرس پیٹھ چھُ تامِل ناڈوٗ تریمِس نمبرس پیٹھ چھُ کرناٹکہ ژوٗرمِس نمبرس پیٹھ چھُ اُترپردیش تہٕ پونژمِس نمبرس پیٹھ چھُ گجرات